یُس مےٚ دوٚیُم پروڈکٹ اوس آرڈر کوٚرمُت سُہ روٚٹ مےٚ یِتھُے مےٚ سُہ روٚٹ تَمِچ پیکِنگ ٲسۍ اَصٕل واریاہ اَصٕل کٔرِتھ یِتھُے مےٚ سُہ اَندر اوٚن پیکِنگ مٕژرٲو مےٚ سُہ اوس تَتھ اوس بوٹل تہِ ٲسۍ تَتھ اَصٕل واریاہ زیادٕ پیکِنگ ٲسۍ تَتھ اَصٕل کٔرِتھ مطلب شکلہِ تَلٕے اوس سُہ باسان کہِ یہِ آسہِ اَصٕل کارگرُک کرِ یہِ چیٖز مَگر یِتھُے مےٚ سُہ اِستعمال لوگ کَرُن تَمیُک تَمیُک اَثر باسیٚو نہٕ مےٚ تیُتھ کِہیٖنۍ یُتھ مےٚ سونٛچمُت اوس مےٚ اوس راے کہِ یہِ کرِ جلدی کٲم بیٚیہِ دِ یہِ پَنٕنۍ کٲم برابر مَگر دِژٕنۍ نہٕ کیٚنٛہہ کران چھُ یہِ اَصٕل مطلب اَثر پَنُن مَگر تیُتھ چھُ نہٕ کِہیٖنۍ یُتھ مطلب آسُن گژھِ ہے تہٕ اَصٕل تہٕ ہیٚکہٕ بہٕ ؤنِتھ تہٕ خراب تہِ ہیٚکہٕ بہٕ یہِ ؤنِتھ کیازِ کہِ پیکِنگ حِسابہٕ بوٹل حِسابہٕ کران چھِ یہِ پَنٕنۍ کٲم مَگر چھِ کران وارٕ وارٕ